یُس ہَسا سٲنۍ تٔعلیٖم سانیٚن یِمن ہٕنٛز سۄن یِم ٲسۍ بٕڈِبب اوس یا سٲنۍ مول چھُ تِمن ہَسا تٔعلیٖم چھِ تِمو تٔمو بٕڈِببن چھَ نہٕ تٔعلیٖم حٲصِل کٔرمٕژ کیٚنٛہہ لفظِ یُس میون مول تہٕ موج چھ کَم کیٚنٛژھا تٔعلیٖم کٔرمٕژ حٲصِل مگر ہیٚکان أسۍ نہٕ تٔعلیٖم حٲصِل کٔرِتھ کیٚنٛہہ یہِ ٲسۍ نہٕ ہیٚکان کُنہِ جایہِ پٔرِتھ گژھِنۍ یِم ییٚمہِ ساتہٕ اوس نہٕ تیوٗتاہ ییٚتہِ ایٚجُ یُس یہِ تٔعلیٖم یہِ ٲس نہٕ تیٖژا ییٚتہِ تیوٗتاہ اوس نہٕ یِوان دیان اَتھ کُن دِنہٕ کیٚنٛہہ یِم اِنسان اوس سمجان تَمہِ ساتن تمہِ ساتہٕ سون مول اوس پَتہٕ اوس پَرنُک وقت اوس یا تٔمۍ ٲسۍ ضروٗری چھُنہٕ کیٚنٛہہ اَگر أزکِس یَتھ وقتس کُن وٕچھو آز چھِ دپان تٔعلیٖم چھِ ضروٗری أچھن منٛز گژھِ گاش آسُن مگر تَمہِ ساتن ٲسۍ تِم اَتھ سَنان کیٚنٛہہ تٔعلیٖم چھِ ضروٗری أچھن منٛز گَژھِ گاش آسُن تَمہِ ساتہٕ ٲسۍ یِم یِتھٕے کٔنۍ اَکھ معموٗلی چیٖز وَنان اَتھ تٔمۍ ٲسۍ وَنان ضروٗری چھُنہٕ پَرُن کہیٖنۍ اَکھ ٲسۍ یہِ تہِ سونچ اکھ اوس تِمن ہُنٛد سونٛچان آسان یہِ تہِ بیٚیہِ ٲسۍ تِم سونٛچان بیٚیہِ اوس اِتھ کٔنۍ اِنسان آز چھُ اَکھ گُزر اَکھ مول موج ہیٚکہِ آز پننہِ بَچہِ سنٛز خٲطرٕ کیٚنٛہہ تہِ کٔرتھ سُہ پرنٲیتھ مگر تَمہِ ساتہٕ اوس نہٕ آسان یِمن یُس یِمن یِمن سانیٚن مالین یِم پننٕۍ مٲلۍ ٲسۍ آسان بٕڈِبب یِم سٲنۍ تِمن تہِ اوس نہٕ آسان یوٗتاہ یہِ کیٚنٛہہ تٔمۍ کَران بَچس یہِ تُہۍ پٔرو مےٚ پیٚیِنۍ کیٚنٛہہ تہِ کَرُن یوٗتاہ ٲسۍ نہٕ تم کَرا کِہیٖنٛۍ تٔمۍ تہِ ٲسۍ وَنان تھاوکھ کَتھ خٲطرٕ چھُ پَرنہِ تِمن اوس بِچارٮ۪ن مُشکِل سۭتۍ گُزار گَرُک چَلان یُس تِمن یہِ گَرُک یہِ گَرُک یہِ حالات ٲس نہٕ آسان ٹھیٖک تیٖژاہ کیٚنٛہہ اَکھ سٲلِم اِنسان چھِ نہٕ آسان ہِوی کینٛہہ چھ ہٮ۪کان پَننیو یِمو سۭتۍ پٔرِتھ مگر کیٚنٛہہ چھنہٕ غٔریٖبی سۭتۍ ہیٚکان پٔرِتھ کہیٖنۍ تہٕ تَمہِ ساتہٕ ٲسۍ نہٕ تَمہِ وِزِ ہیٚکان توتاہ پٔرِتھ ؤرِتھ تہِ کینٛہہ وَنہِ اگر توٚپتہٕ تہٕ تِمو کیٚنٛہہ سَہ تَعلیٖم حٲصِل کٔرمٕژ کیٚنٛہہ کیٚنٛژھا أچھن منٛز گاش ییٚمہِ سۭتۍ تِمن سَمٕج چھُ یِوان اَکھ یُس یہِ پَرُن یہِ چھُ تٔعلیٖم چھِ یہِ چھِ أکِس اِنسانس گاش ہَوان وَتھ ہَوان اَصلٕچ وَتھ ہَاوان یہِ چھِ اکہِ اَنہِ گَٹہِ منٛز کَڑان أکِس گاشہِ چہِ وَتہِ کُن چھِ اَنان یہِ پَرُن یہِ تٔعلیٖم أکِس اِنسانَس مگر وَنہِ تَمہِ ساتن تِمو پَننٕۍ کِنۍ یوٗتاہ ہیٚکان ٲسۍ تمن پَنُن تَمہِ ساتن پَنُن مول موج پَرنٲیتھ تہٕ ٲسِکھ بِچارین پَران مگر تِمن ٲسۍ پٮ۪وان مُشکِلات وٕچھنۍ حالات ٲسۍ نہٕ آسان گَرِچ تیٖژاہ کِہیٖنۍ گَرُک گُزان اوس مُشکِلن گَژھان تہٕ پَرنٲیِتھ کِتھ کٔنۍ ہیٚکان بیٚیہِ اوس آسان یہِ پرٛابلِم تہِ ٲس آسان تَمہِ ساتن یہِ مُشکِل تہِ اوس پیٚوان تٕمن وٕچھُن تِژٕ اُستاد یِم ٲسۍ ماشٹرن ہٕنٛز ٲس آسان کٔمی تَمہِ ساتن یِتھ کٔنۍ آز چھِ گَرس گرس منٛز چھِ ہیٚکان پرنٲیِتھ اَکھ اِنسان تَمہِ ساتہٕ ٲسۍ نہٕ آسان تیٖژھا پروٕنۍ کہیٖنۍ وَنہِ اگر تٔمۍ گَژھان کٲنٛسہِ نِش پَرنہِ گَژھان سکوٗل اوس آسان تَمہِ ساتن دوٗر یِتھ پٲٹھۍ اگر اَسہِ نزدیٖک نزدیٖک سکوٗل تَمہِ ساتن اوس آسان وارِیاہ دوٗر تور اوس نہٕ ہیٚکان اِنسان وٲتِتھ تہِ کیٚنٛہہ بیٚیہِ اوس نہٕ آسان تیٖتیاہ ماشٹر تہِ ٲسۍ نہٕ آسان کیٛنٛہہ خال کُنہِ کُنہِ جایہِ اوس آسان کانٛہہ پٔرِوُن ماشٹرا تہٕ تیٖتیاہ ماشٹر تہِ ٲسۍ نہٕ آسان کیٚنٛہہ أم ٲسۍ پیٚوان پرٛابلِم ییٚمہِ سۭتۍ أمن برٛونٛہہ کُن ہیوٚک پٔرِتھ ؤرِتھ کہیٖنۍ ماشٹر اگر آسان حال کُن دوٗرِم آسے کانٛہہ اَکھا ماشٹرا اوس پَتہٕ اوس پرناوان سُہ اَکھ اوس تِتہِ اَکھ ٲسۍ یِمن تٔمۍ پرٛابلِم پرناوان اوس ماشٹر مگر پتہٕ ٲسۍ نہٕ تیٖتیاہ گُزار زِ وردی ٲس نہٕ آسان پَچس ہۄکھناوان کاپی پیٚنسل اوس نہٕ اکھ بَچہِ ہیٚکان أنِتھ تَمہِ ساتن کِہیٖنۍ تِکیٛازِ گُزار اوسُکھ نہٕ آسان غٔریٖبی ٲسٕکھ آسان گُزار اوسُکھ نہٕ آسان کیٚنٛہہ اَمہِ سۭتۍ ٲسۍ آسان مُشکِلات ییٚلہِ نہٕ کاپی اوسُکھ یہِ اوسُکھ آسان پیٚن اوسُکھ بنان وردی ٲسٕکھ نہٕ آسان پتہٕ اوس تِمن تہِ گژھان تِم ٲسۍ دَپان وۄنۍ کیٛاہ پَرو اَسہِ تہِ چھِ نہٕ یِم چیٖز کہیٖنۍ تہٕ وٕنکیٚنس اگر وٕچھو وٕنکیٚنس چھ گورمیٚنٹ اورے وردی تہِ سوزان بَچس مدتھ کَران وٕنکیٚنس اۄرے یا سُکالرشپ چھِ تَراوان وٕنکیٚنس تَمہِ ساتہٕ اوس نہٕ یہِ آسان تَمہِ ساتن کیٚنٛہہ ییٚمہِ ساتہٕ سٲنۍ مٲلۍ یا بِڈٕبب ٲسۍ پَران تَمہِ ساتہٕ اوس نہٕ یوٗتاہ آسان کیٚنہہ تَمہِ ساتہٕ کیٛاہ اوس پَتہٕ ٲسۍ ؤ مَشِک لیٚکھناوان ماشٹر پننٕۍ کِنۍ مشکہِ پٮ۪ٹھ چھُ ہیٚوچھمُت وارِیاہ لیٚکھُن کَرُن تہٕ تمہِ ساتہٕ ٲسۍ مشکہِ پٮ۪ٹھ پیٚوان لیٚکھُن اَکہِ سایڈٕ ٲسۍ لیٚکھان تٔمۍ اے بی سی ڈی تہٕ بیٚکہِ سایڈٕ ٲسۍ لیٚکھان ألف ب تَتھ مشکہِ پیٹھ یا وَن توٗ تھری فور تہِ ٲسِکھ ییٚچھ نہٕ موٗجوٗب تِکیٛازِ کاپی تہِ آسہٕ نہٕ آسان تیوٗتاہ کِہیٖنٛۍ پرون وقت اوس یِتھ کِن آز چھ پروٕنۍ تیٖتیاہ ٲسۍ نہٕ آسان تَمہِ ساتن پٔروٕنۍ کِہیٖنۍ تَمہِ ساتن ٲسۍ آسان پٔروٕنۍ وارِیاہ کَم ٲسۍ آسان یِتھ کٔنۍ آز چھِ آسان گَرٕ گَرٕ گَرٕ پتہٕ گَرٕ چھِ پٔروٕنۍ آز چھ نہٕ اَن پَڑا ون پڑا کُنہِ جایہِ کانٛہہ تَمہِ ساتہٕ ٲسۍ آسان صِرف اَن پڑٕے یوتن تِکیٛازِ سکوٗل ییٚلہِ اوسُکھ آسان تیٚلہِ اوسُکھ آسان وارِیاہ دوٗر یا ماشٹر ہِنٛز کٔمی ٲسٕکھ آسان کیٚنٛہہ نَہ تہٕ کیٚنٛہہ پرٛابلِم مُشکِلات ٲسۍ وارِیاہ پیٚوان وٕچھنۍ تہٕ مگر أمٕے تِمن چھِ پیٚمٕتۍ وارِیاہ مشکِلات وٕچھِنۍ پرنس دوران تٔمۍ ٲسۍ نہٕ ہیٚکان پننہِ غٔریٖبی سۭتۍ پٔرِتھ تہِ کِہیٖنۍ سٲنۍ یِم مٲلۍ سٲنۍ یِم بٕڈِبب ٲسۍ تِمن ٲسۍ آسان گَرِچ حالات کَم تِم ٲسۍ نہٕ ہیٚکان پتہٕ پٔرِتھ کِہیٖنۍ تہٕ مگر آز چھِ تمٕے پیٚرنٹ سانہِ خٲطرٕ وارِیاہ کیٚنٛہہ کَران تٔمۍ چھِ وانان اگر نہٕ أسی پانہٕ ہیوٚک پٔرِتھ اَسہِ اوس مُشکِل مگر تۄہہِ دِمہو نہٕ یہِ وٕچھنہٕ کیٚنٛہہ تۄیہِ پرناوو لیٚکھناوو تِتھ کٔنۍ چھُ آز تِمن رول تٔمۍ چھِ پرناوان لیٚکھناوان پننس بَچس پانہٕ اگر موٚضروٗرۍ چھکھ پیٚوان کَرٕنۍ پَنُن پان یَتھ وانان پیٖسُن تہٕ پننس بَچس پرناوُن تاکہِ میون بَچہِ یِم مےٚ مُشکِلات وٕچھِ میون بَچہِ گَژھِ نہٕ تِم مشکِلات وٕچھِنۍ کِہیٖنۍ یہِ چھُ اَکھ مول اَکھ پننس بَچس خٲطرٕ کَران یِم تِمن پیٚیہِ وٕچھِنۍ تِم چھِ دا میون بَچہٕ گَژھِ نہٕ یہِ گَژھُن یہِ گَژھِ نہٕ میون بچہٕ وٕچھُن کیٚنٛہہ تیٚلہِ ٲسۍ چہِ دا بہٕ پیٖسہٕ پان پَنُن بَچہٕ پرناوان کُنہِ یَتھ پٮ۪تھ واتناوان کیٚنٛہہ گَژھِ حٲصِل کَرُن تہٕ اگر میون بَچہٕ کیٚنٛہہ کرِحٲصل مےٚ تہِ واتہِ یہِ چھِ آسان أکِس مٲلۍ سٕنٛز اکھ سونچ